آ بِلکُل ییٚلہِ ہَسا سہَ مےٚ ایٚنوَرَمینٹہٕ ساینس پوٚر مےٚ ہسا باسے گۄڈنیٚتھ واریاہ مُشکِل سَمجِن مےٚ اوس گژھان واریاہ مُشکِل سُہ سَمجِنَس منٛز بہٕ اوسُس دَپَان یہِ ہؠکہٕ نہٕ بہٕ کٔرِتھ کینٛہہ بہٕ ہؠکہٕ نہٕ یہِ ایٚنوارَمیٚنٛٹہٕ ساینَس پٔرِتھ کینٛہہ دِلہٕ سان لیکِن یوٗت بہٕ پَران پَران گوس پَران پَران گوس مےٚ ہسا بٔڑیو تتھ منٛز اِنٹریٚسٹہٕ تِکیازِ مےٚ وُچھ تتھ منٛز اِنٹرسٹنٛگ ٹاپِک ایٚنوارمیٚنٹس مُتعلق لایفہِ مُتعلق کیاہ پَزِ کرُن پنُن اوٚنٛد پوٚکۍ کٕتھ پٲٹھۍ پَزِ صاف تھاوُن اَسہِ پنُن ماحول کتھ پٲٹھۍ پَزِ بچاوُن صاف سُتھرٕ کٕتھ پٲٹھۍ پزِ اَسہِ تھاوُن پننہِ صحتُک کٕتھ پٲٹھۍ پَزِ اَسہِ خَیال تھاوُن ییٚلہِ ہَسا مےٚ یِم چیٖز وُچھ مےٚ ہسا بڑیو اِنٹریٚسٹہٕ تَتھ منٛز تہٕ مےٚ کوٚر پَنُن دؠماغ چینٛج اُموے سۭتۍ ییٚلہِ مےٚ اَتھ منٛز وُچھ یِم اِنٹریٚسٹِنٛگ ٹاپِک ہر کانٛہہ چَپٹَر اوس اِنٹریٚسٹِنٛگ مےٚ ہَسا کٔر پنُن موٗڑ چینٚج مےٚ آو واریاہ مَزٕ اَتھ پڑنَس منٛز مےٚ ہسا گوٚو واریاہ پیار اَتھ ای ساینَسَس سۭتۍ پَتہٕ